سٲنِس کَلچَرَس منٛز چھِ اَتھ واریاہ زیادٕ اہمیت یِوان دِنہٕ دَہ یِمَن درگاہَن وغیرہ پٮ۪ٹھ گَژھُن اَستان شریٖف وَستان شریٖفَن پٮ۪ٹھ گَژھن اَسہِ چھِ بنٛڈپوٗرِس منٛز تہِ زٕ ترٛےٚ یِتھ درگاہ یِتھ اَستان یِمَن زَن أسۍ گَژھان چھِ تہٕ بیٚیہِ چھُ یہِ سون کَلچَر اَتھ چیٖزَس أسۍ واریاہ زیادٕ پرٛموٹ کَران کہِ روزٕ تھٲیِو تہٕ باقٕے چیٖز یِم تہِ زَن اٮ۪فِلیٹٕڈ چھُ یُس زَن مَذہَبَس منٛز یِم تہِ زَن چیٖز مَذہب پرٛٮ۪کٹِس چھِ کَران تِم چھِ کَلچَر تہِ سون اَتھ اَتھ واریاہ زیادٕ ترجیح دِوان تہٕ أسۍ تہِ چھِ واریاہ زیادٕ بنٛڈپورِکۍ چھِ خاص کَر روزدَر خاص کَر اَستان پَرَست خلٕق ییٚتہ ییٖتیٛاہ تہِ اَستان چھِ یِمَن یِمَن سارنٕے اَستانَن پٮ۪ٹھ چھِ أسۍ گَژھان تہٕ وۄمید تھاوان کہِ حاجَت نیرَن تہٕ بیٚیہِ چھِ روزدٔری تہٕ دَران ییٚتہِ چھِ کَم کینٛژاہ ہِنٛدوٗ یِم زَن رنٛگولی یا کیٛاہ وَنو أسۍ ہولی یا تِم کَم کَم چھِ لَگاوان ڈٮ۪کَس مُسَلمان چھِنہٕ یُتھ کِہیٖنۍ تہِ کَران مُسَلمان چھِ پَنُن مَذہب پھالو کَران تہٕ بیٚیہِ چھِ تِم پَنُن عٔقیٖدٕ تھاوان بنٛڈپوٗرِس منٛز چھُ ساروی کھۄتہٕ بوٚڈ درسگاہ تہِ یُس زَن کٔشیٖرِ ہُنٛد چھُ تہٕ یہِ مَذہَبٕچ چھِ اَکھ اَکھ اَلگ اہمیت بنٛڈپوٗرِس منٛز